آ مےٚ چھِ تم پانٛژھ وقت یاد تم ڈیٹ یاد اَکھ چھِ کُنوُہ شیٚتھ سَتہٕ تٲجی یَتھ منٛز ہِندُستان آزاد گوٚو بیٛاکھ ڈیٹ چھِ پنٛداہ اَگست یَتھ منٛز ہِندوستان آزٲدی ہُنٛد دۄہ چھِ مَناوان بیٛاکھ چھِ شَتوُہ جَنؤری یَتھ منٛز ہِندُستانُک آیٖن آو بیٛاکھ چھِ ژۄداہ اَگست ییٚمہِ دۄہ پاکِستان آزٲدی چھِ مَناوان بیٛاکھ گوٚو وُہ جوٗن ییٚمہِ دۄہ بہٕ زامٕژ چھٮ۪س اوٚم پانٛژھ ڈیٹ چھِ مےٚ اَصٕل پٲٹھۍ یاد بیٚیہِ ذہنَس منٛز اَصٕل پٲٹھۍ